گیمہٕ چھِ اَہم رول اَدا کران سانہِ زنٛدگی منٛز گیمہٕ چھِ اَسہِ پریشٲنی نِش تہِ دوٗر تھاوان گیمہٕ چھِ اسہِ ڈرگزَو نِش تہِ دوٗر تھاوان یِم گیمہٕ چھِ تٕم چھِ أسۍ دیمٲغی طوازُن تہِ فِٹ تھاوان بہٕ چھَس واریاہ گیمہٕ پسنٛد کران یِمَن منٛز بیڈ مِنٹَن سکِپنگ تہٕ چیس یِوان چھُ بہٕ چھَس گیمہٕ واریاہ اصٕل پٲٹھۍ اینجاے کران